داہ جنوری گوٚو ورلڑ لافٹر ڈے جنوری پٕنٛژٕہ گوو نیٚشنل ووٹرٕز ڈے جنوری شیٚتہٕ وُہ رِپبلِک ڈے تہٕ پَنٛداہ اگست گوٚو اِنڈیپیٚنس ڈے پانٛژھ ستمبر کیاہ سا گوٚو ٹیٖچٲرٕس ڈے